یُس مےٚ پرٛوڈکٹہٕ اوس اَتھ اوس ناو رایِٹو میٖٹر اور یہِ چھُ فٕلَیٚر کمپٔنی ہُنٛد یہِ چھُ پٕنٛژٕہن رۄپیَن پرٛوڈکٹہٕ اور یہِ چھِ یہِ پرٛوڈکٹہٕ چھُ واریاہ زیادٕ اصل چلان امِچ اِنٛک تہِ چھِ ٹھیٖک ٹھاکھ اور اَمٕچ یۄس باڈِی چھِ آوٹَر باڈِی یۄس نیٚبرِم باڈِی چھِ یہِ چھِ پلاسٹِکچ بَنَیمٕژ اور یہِ چھِ پٕلاسٹِکٕس بَنَیمٕژ مگر یہِ چھ ٹھیٖک ٹھاک سٕٹَرٛانٛگ اتھ پَیٚنَس چھ واریاہ ٹایِم نَیرَان قریٖبن اگر انسان أکِس رؠتس تہِ لَیکھِ تَمہِ پتہٕ چھِ اتھ ٹھیٖک ٹھاک ٹایم نَیرَان اور امِچ یۄس لَیڈ چھِ سہُ چھِ ٹھیٖک ٹھاک اصل کالٕٹِی ہِنٛز اور امِچ یۄس نِپ چھِ سہ چھِ ٹھیٖک ٹھاک اصل کالٕٹِی ہِنٛز اور یہِ چھُ یہِ چھُ اِنسان اِنسان چھُ ہؠکان یہِ واریاہ ٹھیٖک ٹھاک اَیٚفوڈ کٔرِتھ اور واریاہَس ٹایِمَس ہیٚکہِ یہِ اِنسان پَکنٲیِتھ یہِ پرٛوڈکٹ چھُ واریاہ رُت اور اَتھ یہِ پرٛوڈکٹ ییٚلہِ مےٚ ہیوٚت بہٕ چھُس پوٗرٕ سیٹٕسفاے مےٚ چھُنہٕ کانٛہہ تہِ پرابلِم اَتھ پرٛوڈکٹَس سۭتۍ اور یہِ چھُ یُس یہِ پرٛوڈکٹ چھُ یہِ چھُ ٹھیٖک ٹھاکھ پرٛوڈکٹ اور اور یہِ پرٛوڈکٹ چھُ مےٚ پسنٛد آمُت پرٛوڈکٹ پٔتمہِ کینٛژٕ ؤریو ہؠتھ اور بہٕ چھُس یتھ پرٛوڈکٹَس پسنٛد تہِ کران اور بہٕ چھُس یژھان زِ باقٕے تہِ گژھن یہِ پرٛوڈکٹ استعمال کرٕنۍ اور تِم تہِ گژھن اَمِکۍ پازٹِو رِوِیوزٕے وٕچھنۍ اور سٹوٗڈنٛٹس خٲطرٕ چھِ یِم پرٛوڈکٹ بڑٕ اہم تہٕ باقٕے چھُ یہِ ٹھیٖک ٹھاکھ پرٛوڈکٹ